اَسہِ چُھ اوٚنمُت ویٖنَسُک چُھ مےٚ اوٚنمُت اَکھا گیٖزَر اَکھ یَتھ زَن وُنیُٚک تانٮ۪تھ گٔیہِ لگ بگ گٔیہِ تَتھ زٕ ؤری تَتھ پیٚیہِ نہٕ وُنیُٚک تانۍ کٕہٲنۍ تہِ کیاہ چھِ اَتھ وَنان سٔروِس کَرٕنۍ یا کینٛہہ تَمیُٚک پازِٹیو ایٚکسپیٖریَنٕس چھُ وَنہِ یی کہِ مےٚ چُھ آسان ژوٚوُہ گَنٹہٕ گَرم آب ایٚویٚلیبٕل چوٗنٛکہِ مےٚ چھِ ییٚتِہ سردی آسان زیادَن رٮ۪تَن منٛز ؤری کٮ۪ن زیادَن رٮ۪تَن چھِ مےٚ سردی آسان تو سردی ییٚمہِ ساتہٕ آسان چھِ اَسہِ چُھ پٮ۪وان زیادٕ تر گرمُک یہِ ہسا یہِ گرم آبُک چُھ اسہِ پٮ۪وان ضروٗرَت اِسلیے یُس مےٚ یہِ گیٖزَر چُھ اوٚنمُت اَمِچ یُس زَن پازِٹِو تِھنٛگ چھ سُہ چھِ یی زِ ییٚمہِ ساتَن أسۍ تہِ پاوَر چُھ ایٚویٚلیبٕل آسان مےٚ چُھ ملان تقریٖبن تقریٖبن ژوٚوُہ ہَن گٲنٛٹَن منٛز چُھ مےٚ آسان ژوٚوُہ گَنٛٹہٕ چھِ مےٚ آسَن یہِ ہسا یہِ گَرم آب تہٕ بہٕ چُھ ہیٚکَان پَنٕنۍ یہِ ہسا یہِ سہوٗلیَتہٕ بَڑٕ اَصٕل پٲٹھۍ حظ چھِ مےٚ مِلان اَمہِ سۭتۍ حظ تہٕ